وعلیکُم سلام

اَدٕ کیٚنٛہہ چھُنہٕ یِیِو تُہۍ یہِ آسہِ تتھ دُکانَس پٮ۪ٹھ تہٕ ییٚتی وُچھِو کَمہِ آیہِ کیٛاہ چھُ بَناوُن نہَ سٲری ہٮ۪کَن نیٖرِتھ کیٚنٛہہ ٹھیٖک چھُ ٹھیٖک